اگر زَنے أسۍ وٕچھو بَڈگٲمۍ ڈِسٹِرٛکَس منٛز یِم زَن ہاوسِنٛگ پیٹٲرٕنز ٲسۍ تِم ٲسۍ واریاہ پرٛانہِ آیہِ تہٕ اَتہِ اوس نہٕ سُہ اِنفراسٹرٛکچَر تیُتھ تہِ کینٛہہ کینٛہہ ؤری برٛونٛٹھ مگر اَگَرَے أسۍ وٕنۍکٮ۪س وٕچھو بڈگٲمۍ ڈِسٹرکَس منٛز ہاوسِنگ پیٹٲرٕن چھِ تِم چھِ ویری گژھان اگر أسۍ أکِس جایہِ وٕچھو أکِس جایہِ چھِ اَکہِ حِسابُک بیٚکِس جایہِ چھِ بیٚکہِ حِسابُک یِم مطلب ہر کُنہِ جایہِ چھِنہٕ سیم پیٹٲرٕن کینٛہہ کانٛہہ چھُ اَکہِ پیٹٲرنُک بَناوان کانٛہہ چھِ اَکہِ ڈِزاینُک مَکان بَناوان کانٛہہ چھِ بَناوان بیٚکہِ ڈِزاینُک مَگَر سٲری چھِ وٕنۍکِکِس وقتَس منٛز کیازکہِ وٕنۍکٮ۪س چھِ ماڈٲرٕن وَقت سٲری چھِ کَران کوٗشِش اَکھ أکۍ سٕنٛدِ کھۄتہٕ اَکھ أکۍ سٕنٛدۍ کھۄتہٕ اَصٕل ڈِزاینُک مَکان بَناوُن تہٕ بَڈگٲمِس منٛز اَگَرَے أسۍ وٕچھ وٕچھو وٕنۍکِکِس وقتَس منٛز چھِ مُختلِف پٮ۪ٹٲرنَن مُختلِف ڈِزاینَن ہٕنٛدۍ مکانہٕ بَنٲوِتھ کینٛہہ مکان چھِ اُک پُہٕرۍ کینٛہہ چھِ دُ پُہٕرۍ ترُ پُہٕرۍ ژُ پُہٕرۍ تہِ چھِ ییٚلہِ زَن بَڈگٲمۍ ڈِسٹِرٛکَس منٛز چھِ أسۍ اَژان أسۍ چھِ وٕچھان تَتہِ چھِ تِم کیٚنٛہہ کَمپٕلیکٕس اِنسانَس چھِنہٕ یقیٖنٕے گژھان کہِ یِم چھےٚ بَڈگٲمۍ ڈِسٹرکسٕے منٛز یا بَڈگٲمۍ ڈِسٹرکَس منٛز چھُ وٕنۍکٮ۪س واریاہ اَصٕل ہاوسِنٛگ پیٹٲرٕن اَصلہٕ اَصلہٕ مکان چھِ بَنٲوِتھ اَگرَے کانٛہہ فارِنَر تہِ چھُ یِوان سُہ تہِ چھُ پَسند کران یِمن منٛز روزُن یا اَگر کانہہ پَنٕنۍ اَگر کٲنٛسہِ پَنُن کٲم چھُ مِلان بڈگٲمۍ ڈِسٹرکَس مَنٛز سُہ چھُ کٲم کَران اَتہِ سُہ چھِ ژھانڈان کِراے پٮ۪ٹھ کَمرٕ کِراے پٮ۪ٹھ کانٛہہ مَکان چھُ ژھانڈان تہٕ تِمَن چھِ آرام سان مِلان تِمَن چھِ ہاوان مُختلِف پیٹٲرنَن ہٕنٛدۍ تہٕ پَتہٕ یُس تِمَن پنٛنِس دِلَس بیٚہان چھُ یُس تِمَن پَسَنٛد چھُ یِوان تہٕ تِم چھِ روزان تٔتھۍ مکانَس منٛز تہٕ تِمن چھِ کِراے ہٮ۪وان تِمن تِم مَکان مٲلِک چھِ ہٮ۪وان تِمَن کِراے تَمے حِسابہٕ اَگرَے تِم اکھ کَمرٕ رَٹن تہٕ سُہ آسہِ نہٕ تیوٗتاہ تہِ اَصٕل کیٚنٛہہ تَتھ آسہِ نہٕ واش روٗم آسٮ۪س نہٕ ایٹیچ کِہیٖنۍ تَتھ آسہِ نہٕ کِچَن آسٮ۪س نہٕ سۭتۍ کِہیٖنۍ تہٕ تَتھ چھِ کَمٕے رٮ۪نٛٹ گژھان کَمٕے کِراے اَگَرَے وۄنۍ وٕچھو اَگَرے کانٛہہ اَکھ کَمرٕ رَٹہِ یُس واریاہ اَصٕل آسہِ ییٚتہِ زَن بٮ۪ڈ تہِ آسہِ لٲگِتھ ییٚتہِ زَن واش روٗم تہِ آسہِ تَتھ اَٹیچ ییٚتہِ ییٚتہِ زَن تَتھ سۭتی کِچَن تہِ آسہِ اگر تِم پانہٕ کَرَن پَسنٛد کینٛہہ بَناوُن تہٕ تِم ہٮ۪کَن آرام سان بَنٲوِتھ تَتہِ کینٛہہ ریسِپی وغیرہ تہٕ تَتھ چھِ زیادَے پَہمَتھ کِراے گژھان وۄنۍ اَگَرے کانٛہہ مکانہٕ رَٹہِ اَصلہِ پٮ۪ٹٲرٕنُک تہٕ تَتھ چھِ تَمہِ کھۄتہٕ گژھان بَڈگٲمِس منٛز چھُ وٕنۍکٮ۪س تِم تہِ لُکھ یِم زَن پرٛٲنِس طرزَس پٮ۪ٹھ چھِ مکان بَناوٕنۍ پَسنٛد کَران تہٕ کینٛژھو چھِ بَنٲیمٕتۍ تہِ کیٛازِکہِ وٕنۍکٮ۪س چھِ لُکھ واپَس گَژھان پنٛنِس ٹریڈِشَنَس پٮ۪ٹھ تہٕ کَران چھِ پَسَنٛد تِمَن مَکانَن منٛز روزُن أسۍ وَنو یی بَڈگٲمِس منٛز چھِ مُختٔلِف قٕسمَن ہٕنٛدۍ مکانَن ہٕنٛدۍ اَسہِ آپشَن اٮ۪ویلیبٕل یا اَگَرَے أسۍ وٕچھو اَگَرَے تَتہِ چھُ تِم تہِ وٕنۍکٮ۪س مطلب کیٚنٛہہ لُکھ چھِ تِم یِم زَن ہاو رِیَل ایسٹیٹَس سۭتۍ چھِ کَران تِم چھِ مَکان بَناوان اَصٕلۍ اَصٕلۍ ڈِزایِن تہٕ پَتہٕ کَران اٮ۪ڈوَٹایز تِمَن ہُنٛد تہٕ تَمہِ پَتہٕ کٕنان تِم مَکان تِم چھِ تَمہِ کُے بِزنِس کَران وٕنہِ تہِ چھِ کینٛژَن جایَن پَڑگٲمِس مَنٛز اَگَرَے أسۍ وٕچھو تِم ٹرٛیڈِشنَل ہاوسِز أسۍ وَنو نہٕ پوٗرٕ چھِ تَتہِ وٕنہِ ماڈٲرٕن ہاوُس پیٹٲنٕے یوت تَتہِ چھِ وٕنہِ تہِ پرٛٲنۍ کینٛہہ مَکانہٕ مگر دۄہ کھۄ دۄہ چھِ واریاہ زیادٕ تَبدیٖلی یِوان اَتھ ہاوسِنٛگ پٮ۪ٹٲنَس منٛز دۄہ کھۄ دۄہ چھِ لُکھ واریاہ اَصٕلۍ مَکان یَژھان بَناوٕنۍ وٕچھان فارِن مُلکَن ہٕنٛدۍ ڈِزایِن اَکھ چھِ أکِس چھِ یِوان پَسَنٛد اَکہِ مُلکُک بیٚکِس چھُ یِوان پَسَنٛد بیٚکہِ مُلکُک بیٛاکھ چھِ یَژھان نوٚو مکان وَنان پرٛٲنسٕے طرزَس پٮ۪ٹھ تہٕ اَتہِ چھِ واریاہَن طرزَن ہِنٛدۍ مکان وٕنۍکٮ۪س اٮ۪ویلیبٕل یُس تہِ اَتہِ روزان آسہِ تٔمِس چھِ چویِس مِلان مُختلِف مکانَن منٛز روزنٕچ